مےٚ ہسا اوس شوٗز کوٚرمُت آڈر امزان پیٹھ مگر مےٚ ہسا ووت تتہِ رانگ مےٚ ہسا ووت غلط آڈر تتہِ تمۍ بدلہٕ تہٕ مےٚ ہسا کوٚر سہُ ڈیلوَری بایَس اتھِ دیُتُم واپس مےٚ ہسا کوٚر سہُ واپس تہٕ مےٚ ہسا کٔر ونۍ یمن کمپلین دوٚپمس مےٚ کیازِ چھُو غلط آڈر سوزمُت بیٚیہِ ہسا ووٚن مےٚ اِمن دوٚپمکھ مےٚ کٔرِو رِفنڈ مےٚ ہسا کٔرۍ تو مہربانی کرتھ متہٕ ٲسۍتو غلط آڈر سوزان بیٚیہِ ٲسۍتو رِفنڈ کران جلدی مےٚ ہسا ووٚن ڈیلوری بایس تہِ مےٚ کرنٲےتو بہٕ چھسو ونۍ گزٲرش کران مےٚ کٔرۍتو واپس پیمنٹ رِفنڈ